تُہۍ اسلام علیکُم تُہۍ چھِوٕ مہجوٗر ریسٹورنٹ پٮ۪ٹھ مےٚ ٲس کٔرمٕژ یَخٕنۍ تہٕ بیٚیہِ پِیٖزا آرڈر تۄہہِ اوسوٕ تَتھ نوٗن تروومُت زیادٕ تَتھ اوس نوٗن زیادٕ بہٕ ٲسٕس آلریڈی پَنٕنی پریشر لد تہٕ بیٚیہِ سوٗزوٗ نہٕ تۄہہِ وقتس پٮ۪ٹھ سُہ کیٚنٛہہ یور مےٚ اوس پَنٕنُے پریشر کھسان تہٕ تَتھ اوس بیٚیہِ مَزٕ اوس نہٕ تَتھ کیٚنٛہہ سُہ اوس پھیوٗرمُت ہیوٗ